ہیلو وعلیکُم سلام اچھا اچھا آرڈر اوسوٕ دیُتمُت بِلکُل بِلکُل بِلکُل تۄہہِ اوسوٕ تۄہہِ کَتھ اوسوٕ کیکس اوسوٕ کِنہٕ تۄہہِ ژۄچن کَتھ ہِوِس اوسوٕ تۄہہِ آرڈر دیُتمُت کیکس بِلکُل بِلکُل سُہ حظ چھُ کیک تیار تہٕ اَکھ سٮ۪کنڈ بہٕ دِمہٕ بِلہِ نظر آ بِلکُل تۄہہِ حظ چھُو یہِ ساڑ پانٛژھ ساس کیک نِمُت ویلکم دار تی چھُ حظ اَتھ چھُ ویلکم لٮ۪کِتھ آ آ اچھا اچھا اچھا اہن حظ ییٚکیٛاہ چھُ نہ کیک مےٚ نِش حظ سُہ چھُ بِلکُل بِلکُل اَسہِ چھِ سُہ بنومُت سانیو کٲرۍگرو بِلکُل چھُ تۄہہِ اہن حظ تُہۍ حظ ہیٚکِو تُلِتھ یِتھ یَتھ کیکس کیکَے چھُ اَصلٕے یُس أسۍ بناوان چھِ سُہ کیک چھُ حظ آسان اَصلٕے سُہ چھُ بِلکُل تیار حظ آ بیٚیہِ کینٛہہ حُکُمہ

اہن حظ شیٖر مال حظ بنن کۭژاہ چھُو نِنہِ ڈۄڈ ہَتھ شیٖر مال چھُو تۄہہِ نِنہِ اہن حظ بنن پانٛژن ہٕنٛز چھُو نِنہِ کِنہٕ دہن ہِنٛزٕ حظ اچھا بِلکُل بِلکُل تِم حظ بنٛنو تۄہہِ مٲنۍتو دَہہِ رۄپیہِ چھُو شیٖر مال تۄہہِ ییٚلہِ ڈۄڈ ہَتھ چھُو نِنہِ وَلہٕ حظ اللہ تعلیٰ کرِ سہلٕے کنسیشن کرو یہِ بنیو تۄہہِ اکھ سیکنڈ بہٕ وٕچھِ گۄڈٕ اٮ۪ماوُنٛٹ یِم حظ چھُو بنان ترٛےٚ ساس رۄپیہِ یہ ووٚنمو نہ پانٛژھ تٕرٛہن شَتن یہِ حظ چھُو پانٛژھ تٕرٛہ شَتھ اَتھ گژھیو نہٕ رۄپَے ہیوٚر بۄن کینٛہہ پتہٕ کیٛاہ ونیو تۄہہِ کُکیٖز یِم کۭتیٛاہ یِم کۭتِس چھِ نِنۍ زٕ ڈَبہٕ اَدٕ یِم گٔے ژور ہَتھ رۄپیہِ زٕ ڈَبہٕ گٔے زٕ ڈَبہٕ گٔے مٲنۍتو تُہۍ ژور ہَتھ رۄپیہِ نا تۄہہِ حظ چھُو ہیوی کیک اَتھ نہٕ حظ گژھِ نہٕ رۄپَے پانٛژھ تٕرٛہن شَتَن چھُو یہِ البتہ ہُتھ ترٛاوو بہٕ یِم شیٖر مال دَہہِ رۄپیہِ چھِو ڈۄڈ ہَتھ نِنۍ یِم گٔیِو ترٛےٚ ساس ترٛےٚ تہٕ ترٛےٚ گٔے شےٚ ساس ساڑ شےٚ ساس وَن حظ بیٚیہِ کیٛاہ چھِ نیُن اَتھ نہ حظ چھَم نہٕ کِرٛپہٕ وِرٛپہٕ ما چھُو نیُن اچھا نُنہٕ کُلچہِ تی تی تِم گٔے شےٚ ہَتھ رۄپیہِ تِم گٔے زٕ ڈبہٕ گٔے زٕ کِلوٗ کِلوُنۍ چھُو نِنۍ کِنہٕ دُ کِلوُنۍ کِنہٕ پانٛژھِ کِلوٕنۍ تۄہہِ کَتھ کِتھۍ چھِو یِم اَدٕ تَتہِ کَتھ اَدٕ تۄہہِ کَتھ لگیو یہِ اچھا اچھا ماسہٕ ہشہِ ٹھیٖک ٹھیٖک اَدٕ نِیِو تہٕ اہن حظ وٕچھ حظ ژٕ پانٛژھ پانٛژھ پانٛژھ تٕرٛہ شَتھ گٔیِو ہُتھ تہٕ یَتھ تھومو بے یَتھ حظ یِمن تھٲیمو بٲگِرکھنٮ۪ن ترٛےٚ ساس گٔے ساڑ شےٚ ساس بیٚیہِ حظ تھٲیمو ہُمَن مہ گنڈو تِمَن ڈایے ڈایے ہَتھ تہٕ کُل مِلا کے کھٔتِو رۄپیَس تۄہہِ ساڑ سَتھ ساس رۄپیہِ تہٕ تُہنٛد آرڈر چھُ ریڈی تُہۍ ؤنۍتو مےٚ گاڑِ سوزوٕ تۄہہِ أسۍ یورٕچ کِنہٕ تُہۍ سوٗزِو گٲڑۍ اَسہِ حظ اورَے اچھا اچھا اچھا تُہُنٛد حظ چھُ تیار ییٖتو تہٕ نیٖتو پنُن آرڈر ہن تۄہہِ چھُو آرڈر دِتمُت کَر تۄہہِ چھو سٲرٕے بیکری تیار آ ٹھیٖک چھُ ٹھیٖک چھُ اَدٕ حظ ٹھیٖک حظ چھُ نقدٕے حظ گٔنٛزراوو اٮ۪م پے کَتہٕ اٮ۪م پے وٕچھِو بعض اوقات اَسہِ چھَنہِ ییٚتہِ سِگنل خاص آسان وقتس کہیٖنۍ بعض اوقات چھُنہٕ اٮ۪م پے ہٮ۪کان پاسِبٕل وَلہٕ حظ أسۍ حظ رٹو تٔتی تُہۍ کیٛازِ بامبریوٕ اَمہٕ خٲطرٕ صحیح صحیح صحیح باپار گژھِ آسُن ٹھیٖک اَدٕ حظ ٹھیٖک چھُ تہٕ بِہِو خُدایَس حوالہٕ ہہ اَدٕ حظ اسلامُ علیکُم